میٛانہِ لایفہِ منٛز ہَسا چھِ سۄ اَکھ ایچِیٖومینٛٹ تِژھ کہ یَتھ پٮ۪ٹھ بہٕ فَخٕر چھُس کَران کہ مےٚ ہسَا کٔر یہِ کٲم ایچِیٖو یہِ ہَسا بہٕ بَچپَن پٮ۪ٹھ اوسُس یَژھان بہٕ ہسَا اوسُس بَچپَن پٮ۪ٹھٕے فُٹ بالُک واریاہ زیادٕ شَوقیٖن تہٕ بہٕ اوسُس أکِس لوکَل اَکیڈمی منٛز پَنُن اٮ۪ڈمِشَن کَرنومُت پَنٕنۍ فادرَن تہٕ بہٕ اوسُس سۄ اٮ۪کیڈمی جوین کٔرِتھ کَرنہٕ پَتہٕ تور کٮ۪نٹِنیوٗ گَژھان ٹایمَس پٮ۪ٹھ تہٕ تَتہِ ٲسۍ أسۍ ہیٚچھان فُٹ بال گِنٛدُن تہٕ بہٕ ہسا اوسُس فُٹ بال ایز اےٚ مِڈفیٖلڈَر گِنٛدان تہٕ أمۍ چیٖزَن پَکنووُس بہٕ برونٛٹھ برونٛٹھ اَتھ فُٹ بالَس منٛز تہٕ پَتہٕ آے مےٚ تَمہِ پَتہٕ کینٛہہ کالٕز ہندُستانکیو بَڑیو کینٛژو فُٹ بال کٕلبو پٮ۪ٹھ آے مےٚ اِنوِٹیشَن کہ ژٕ یہِ ٹرٛایلو خٲطرٕ سٲنِس فُٹ بال کٕلبَس منٛز پَتہٕ ہَسا گوس بہٕ أکِس بٔڈِس فُٹ بال کٕلبَس یَتھ ہَسا زَن ناو چھُ بنگلور اٮ۪ف سی تہٕ تَتہِ ہَسا وٕچھ تِمو کوچو میون ٹیلَنٛٹ کہ بہٕ کَمہ کَمہِ آیہِ چھُس گِنٛدان تہٕ تٕم گٔیے واریاہ زیادٕ خۄش ییٚلہِ تِمو بہٕ ایز اےٚ مِڈفیٖلڈَر وٕچھُس تَمہِ آیہِ گِنٛدان تہٕ یِہ ہسَا ٲس میٛانہِ خٲطرٕ اَکھ واریاہ اَکھ اٮ۪چِیٖومَینٛٹ کہ تِمو کوٚرُس بہٕ کٕلبَس پَنٛنِس منٛز شٲمِل یُس زَن مےٚ بَچپَن پٮ۪ٹھ اوس خاب کہ بہٕ گژھٕ ہا فُٹ بال منٛز برونٛہہ کُن کَرُن کینٛہہ تہٕ بہٕ ہسَا چھُس اَتھ وۄنۍ کٕل فُٹ بال کٕلبَس گِنٛدان تہٕ اِوٕن رِ آز برونٛہہ دَہ وُہ دۄہ ہَسا کوٚرُس بہٕ تمو پَنٛنِس فُٹ بال کٕلبَس منٛز پَنٛنِس فُٹ بال کٕلبہٕ کِس پٕلے یِنٛگ اَلیوَنَس منٛز شٲمِل تہٕ گِنٛز مےٚ اَکھ فُٹ بال گیم یَتھ منٛز ہَسا مےٚ اَکھ اٮ۪سِسٹ تہٕ زٕ گول کٔرۍ تہٕ یہِ ہسَا ٲسۍ میٛانہِ خٲطرٕ اَکھ فَخٕر یَتھ پٮ۪ٹھ بہٕ کَران چھُس سۄ اٮ۪چِیٖومَینٛٹ ٲسۍ یہِ میٛانہِ خٲطرٕ یہِ ہسَا اوسُس بہٕ بَچپَن پٮ۪ٹھ یَژھان کہ بہٕ گژھٕ ہا فُٹ بالَس منٛز کینٛہہ اٮ۪چِیٖو کَرُن تہٕ بہٕ ہسا چھُس اللہ تعالَس کُن شُکر پَران کہ مےٚ ہسَا کوٚر یہِ پَنُن یہِ ڈرٛیٖم اَکھ اوس مےٚ یہِ ہسَا کوٚر مےٚ اٮ۪چِیٖو